ہیٚلو اسلام علیکُم تۅہہِ چھَو حظ سٮ۪کھ اَتہِ کیٚنٛہہ کٕنٕنۍ حظ مےٚ حظ ٲسۍ سٮ۪کہِ سٮ۪کھ ٹھیلہٕ زٕ ٲسۍ مےٚ ضروٗرت حظ چلو جِناب شُکریہ